السلام علیکُم تُہۍ حظ ؤنو حظ اُردو کِتاب حظ ٲس ضوٚرَتھ سۄ چھےٚ حظ اَتہِ اَہَن حظ اۭں

اَدٕ حظ اَدٕ حظ ٹھیٖک حظ چھِ ییٚکیٛاہ مےٚ حظ لَگَن پانٛژھ داہ مِنٛٹ اَدٕ حظ ٹھیٖک حظ چھِ اَدٕ حظ اَدٕ حظ